اَسلامُ علیکُم ییٚتہِ پٮ۪ٹھ حظ یہِ آنلایِن سکوٗلِنٛگ گٔیہِ یا کوچِنٛگ گٔیہِ یِمو حظ یِمو یِمو کہِ وجہ سۭتۍ حظ پیوٚو بَچَن ہِنٛزِ زنٛدگی پٮ۪ٹھ واریاہ اَصٕل اثرات حظ اگر أسۍ سکوٗلَن ہِنٛز کَتھ حظ کَرو یِم حظ یا کوچِنٛگ سینٹَرَن ہِنٛز کَتھ کَرو یا یہِ آنلایِن سکوٗلِنٛگ ہِنٛز کَتھ یۄس یہِ آنلایِن سکوٗلِنٛگ چھےٚ اَتھ منٛز حظ چھُ اِنسان گَرِ بِہِتھ بَچہِ ہیٚچھِتھ ہٮ۪کان کینٛژَن بَچن حظ چھِ مٲلۍ ماجہِ اَن پَڑھ آسان تِم نہٕ حظ چھِنہٕ ہٮ۪کان بَچَن پَرنٲیِتھ اَتھ منٛز حظ چھُ سِمپٕل پٲٹھۍ پٮ۪وان بَچَس اَکھ سٕماٹ فون أنِتھ دیُن سُہ حظ چھُ تُلان تہٕ ہیٚچھان تَمی پٮ۪ٹھ یہِ حظ چھُ وۄنۍ أکِس بَچَس تام سُہ کِتھ پٲٹھۍ کَرِ اِستعمال اَمہِ فونُک تہٕ تُلہِ فٲیِدٕ اَمہِ آنلایِن کَلاسَن ہُنٛد یا کہِ بعض اوقات نہ حظ چھِ تِتھۍ تِتھۍ آتھر آسان آمٕتۍ یِم نہٕ پَے چھِ آسان کِہیٖنۍ یِم حظ اَتھ آنلایِن آنلایِن کٕلاسَن منٛز چھِ آسان یِم حظ چھِ اٮ۪کٕسپٲٹ آسان یِم حظ چھِ واریاہ اَصٕل تیٲری کٔرِتھ ٹیٖچٲرٕس آسان یِمَن چھِ پَتہ آسان اَسہِ چھِ آنلایِن کلاس دِنۍ اَتھ منٛز ہٮ۪کَن واریاہ زیادٕ سٹوڈَنٛٹٕز تہِ شٲمِل ٲسِتھ تَمہِ وجہ سۭتۍ چھِ تِم واریاہ ٹرٛینٕڈ آسان تِم حظ چھِ اَصٕل پٲٹھۍ پَنٕنۍ پرٛٮ۪پریشَن کَران تہٕ دِوان یِم کَلاسٕز بَچہِ حظ چھِ یِمَن بَچَن مول موج اَنپَڑھ چھُ آسان تِم تہِ حظ چھِ اصٕل مُفیٖد مُفیٖد طبیتَس منٛز حظ چھِ تِم ہٮ۪کان فٲیدٕ حٲصِل تُلِتھ بیٚیہِ حظ چھِ بَچہِ روزان امہِ سۭتۍ آوُر برونٛہہ اوس عیامَن منٛز حظ اوس پٮ۪وان گَرٕ سوزُن زٕ ژور کِلوٗ میٖٹَر بَچہِ ماشٹَرس پَتہٕ اوس سُہ پَنُن ٹایِم حِسابہٕ دِتھ أمِس بَچَس دَپان ژٕ یی زِ پَرنہِ نہٕ حظ اوس أمِس آسان دۄہ کُنہِ نہٕ حظ اوس آسان أمِس راتھ کُنہِ ییٚتہِ پٮ۪ٹھ حظ یہِ آنلایِن آو اَتہِ پٮ۪ٹھ حظ کوٚر سانیو بَچو واریاہ زیادٕ آرام پَتہٕ حظ روٗد کوچِنٛگ سَو کوچِنٛگ سٮ۪نٹَرَن ہُنٛد سَوال کوچِنٛگ سٮ۪نٹَرَن منٛز تہِ چھِ بَچہِ واریاہ زیادٕ ہیٚچھان حظ مگر اَتہِ حظ چھےٚ پرٛابلِم اَکھ چیٖز گژھان اَتہِ چھِ واریاہ ہجوٗم آسان بَچہِ حظ چھُ باز اوقات کَم پہمَتھ یِمَن منٛز ہیٚچھان یِم گامٕکۍ بَچہِ چھِ آسان یِمَن حظ چھُ کَمبرٕ کِراے پٮ۪وان رَٹٕنۍ شَہرَس منٛز اَتہِ حظ چھِ لگان واریاہ خرچات ییٚمہِ کِنۍ یہِ غرب بَچہٕ چھُنہٕ ہٮ۪کان حظ کوچِنٛگ سینٹر اٮ۪فٲٹ کٔرِتھ کِہیٖنۍ أمِس حظ چھُ بہتر روزان یِہوٚے آنلایِن نٮ۪ٹَس ترٛووُن یَتھ فونَس ترٛووُن نٮ۪ٹ پیک تہٕ پَتہٕ حظ چھُ یہِ آنلاینہٕ سۭتۍ ہٮ۪کان حظ فٲیدٕ حٲصِل تُلِتھ کوچِنٛگ سینٹَرَن منٛز حظ چھِ یِم بَچہِ یِمَن حظ چھِ پَلو یِم حظ چھِ أکِس بیٚکِس بَچَن وٕچھان پَلو یِمَن حظ چھِ شرم گژھان محسوٗس یِم حظ چھِ مٲلِس ماجہِ غریٖب بَچہِ پَتہٕ پرٛٮ۪شَر کَران ییٚپۍ کِنۍ یِہِنٛدِس مٲلِس ماجہِ چھُ پٮ۪وان پَتہٕ کینٛہہ کٕنُن دٕنُن تہٕ یِمَن بَچَن حظ چھُکھ پٮ۪وان تھاوُن ہر کانٛہہ فیسَلٹی میَسر بیٚیہِ حظ چھُ کوچِنٛگ سینٹَرَن منٛز یِمَن یِم بَچہٕ یُس نظرو دوٗر روزان أمِس پٮ۪ٹھ حظ چھُ پَتہٕ کیٛاہ پَتہ چھِ آز آسان یِم کیٛاہ چھِ مٲلِس ماجہِ دوٗر بِہِتھ حظ آسان کَران بیٚیہِ حظ چھِ واریاہ واریاہ درٛوٚگ گژھان یہِ کوچِنٛگ یِمن بَچن ہِنٛدۍ اَکھ حظ چھُکھ پٮ۪وان فیٖس دیُن بیٚیہِ حظ چھِکھ پٮوان پلو پوشاکَن کِتھۍ پونٛسہٕ دِنۍ بیٚیہِ حظ چھِکھ پٮ۪وان ڈیرٕ خرچہِ دِیُن تَمہِ وجہ سۭتۍ نہٕ حظ چھِنہٕ میٛانٮ۪ن نظرَن منٛز یہِ کوچِنٛگ باسان کِہیٖنۍ برٛونٛٹھ عیامَن منٛز تہِ حظ ٲسۍ پران لٮ۪کھان بَچہِ تِم تہِ حظ بَنے بٔڑۍ بٔڑۍ ڈاکٹر تِم تہِ حظ بَنے بٔڑۍ بٔڑۍ ٹیٖچَر مگر تیٚلہِ ییٚلہِ تِمَن کالہٕ حظ ٲس پَرنٕچٮ۪ن یِتھ کٔنٮ۪تھٕ یِتھ کٔنٮ۪تھ حظ چھِ برٛونٛٹھ تہِ عیامَن منٛز تہِ حظ ٲسۍ زِنٛدٕ روزان ییٚلہِ نہٕ کوچِنٛگ میّسر ٲسۍ کِہیٖنۍ بَچہِ حظ ٲسۍ سرکٲرۍ سکوٗلَن منٛز پران بَچہِ حظ ہیٚکہِ ہَر کُنہِ جایہِ پٔرِتھ مگر ییٚلہِ تٔمِس حظ پَنُن تَوَجہ آسہِ ییٚلہِ حظ تٔمِس پَنٕنۍ چاہت آسہِ پَرنَس منٛز آز حظ چھُکھ یہِ فیشَن بَنومُت یہِ کوچِنٛگ سٮ۪نٹَر دَپان حظ چھِ یوٚتام نہٕ أسۍ کوچِنٛگ گژھو بیٚیہِ حظ کوٚر آز ٹیٖچرو تہِ یہِ تِم حظ چھِ کوچِنٛگ منٛزٕے زیادٕ یِمَن سَرکٲرۍ سکوٗلٕکۍ ٹیٖچَر پرٛٮ۪فَر کَران کہِ أسۍ ہَسا یِم ہَسا پَرناوہوکھ أسۍ یِم بَچہٕ زیادٕ کھۄتہٕ زیادٕ زیادٕ کھۄتہٕ زیادٕ کوچِنٛگنٕے منٛز تِمَن تِم حظ چھِ اَکھ اَصٕل رَقم موٚٹ رَقم تِمَن وصوٗلہٕ کَران میٛانٮ۪ن خیالَن منٛز حظ چھِ کیٛاہ چھِس وَنان اگر حظ اَسہِ أسۍ ویٚژھو کہِ امہِ سۭتۍ حظ تہِ حظ چھُ آز میون خیال چھُ کہِ امہِ سۭتۍ تہِ چھِ واریاہ مُتٲثر گژھان زِندَگی بَچَن ہِنٛز تہِ تہٕ مٲلِس ماجہِ ہِنٛز تہِ اَکھ عزاب حظ چھُ گوٚو بنیومُت یہِ کوچِنٛگ سٮ۪نٹَر تہِ اگر حظ بہتر روزِ ہا سکوٗلنٕے منٛز یی ہا محنت کَرنہٕ یِم بَچہِ پَرناونہٕ اَصٕل پٲٹھۍ کوچِنٛگَن ہِنٛز ٲس نہٕ ضروٗرتھٕے بیٚیہِ ہیٚہ ہن مَدَد آنلایِن سہ کُس کَلاسہِ کَلاسَن آنلایِن سکوٗلِنٛگ منٛز یہِ بَیجوٗز ایپ حظ چھِ آمٕژ واریاہ زیادٕ اَصٕل اگر اَمہِ بَیجوٗز ایپہِ پٮ۪ٹھ تُلہٕ ہَن یِم فٲیدٕ کیٛاہ چھِس وَنان تیٚلہِ نہ حظ ٲس نہٕ آنلاین کوچِنٛگَن ہِنٛز ضوٚروٗرَت کِہیٖنۍ اَتھ یِمَن منٛز حظ چھِ یِمَن کوچِنٛگ سٮ۪نٹَرَن منٛز أمیٖر بَچے یٲتۍ ہٮ۪کان آز حظ چھِ بے روزگٲری واریاہ زیادٕ بَڑیمٕتۍ غریٖب بَچہٕ کیٛاہ حظ کَران تِم حظ چھِ دیکھا دیکھی منٛز مارنہٕ یِوان تہِ بَڑٕ پرییشٲنی بَچَن ہِنٛز تٲلیٖم حظ چھِ گژھان یہِ مُتٲثر امہِ سۭتۍ میانٮ۪ن خیالَن منٛز حظ چھِ وۄستادَن چھِ میٲنۍ أپیٖل یِمَن ماسٹَرَن چھِ أپیٖل پرٛافیسَرَن چھِ أپیٖل یِم کٔرِنۍ حظ ہہ حکہِ حلحالٕچ کَمٲیی سۭتۍ یہِ یِم کٔرِنۍ حظ یِم دِیِن حظ یِمَن بَچَن اَصٕل تعلیٖم کالٹی دار تعلیٖم سکوٗلنٕے منٛز کہِ کوچِنٛگ سینٹَرَن ہِنٛز نوٚو پَتہٕ یی ہہ نہٕ کیٚنٛہہ